بِسْمِ ٱللَّٰهِ ٱلرَّحْمَٰنِ ٱلرَّحِيمِ ییٚلِہِ زن کووِڈ نایٔنٹیٖن اوس امہِ دۄہ اوس واریاہ مٲنتو واریاہ مُشکِل گَژھان سَفَر گَژھان مُشکِل کَرُن اورٕ یورٕ ٹوٗرِسٹ یِم نؠبرِم ٲسۍ یِوان خَلق یور کشمیٖر ہُنٛد کشمیٖری نَظارٕ یہِ لُطُف تُلنہٕ خٲطرٕ تِمٕہ ٲسۍ نہٕ کھۄژان یور یِنہٕ خٲطرٕ تِکیازِ تمہِ دۄہ اوس کووِڈ نایِنٹیٖن اوس واریاہ مُشکِل تِمَن دۄہن اوس واریاہ مُشکِل گَژھان یور یُن تِمَن دۄہن ٲسۍ نہٕ ہؠکان مٲنتو اَکہِ جایہِ پؠٹھ بیٚیِس جایہِ ٲسۍ نہٕ ہؠکان گٔژھتھ کہنٛہہ کُنہِ جایہِ گٲڑی ٲسۍ نہٕ پَکان یا بیٚیہِ کینٛہہ واریاہ مُشکِل ٲس واریاہ دِکَت ٲس واریاہ دِکَت ٲس گَژھان تمہِ دۄہ ٲسۍ اورٕ یورٕ پھیرنہٕ خٲطرٕ